اگر أسۍ کَتھ کَرو پیٚٹَن ہُنٛد تہٕ اَسہِ چھُ گَرَس منٛز سارنٕے بٲژَن پَسنٛد تہٕ اَسہِ چھُ گَرَس منٛز اَکھ بیٲر یُس واریاہ زیادٕ اَصٕل چھُ سُہ ٲسۍ نہٕ اَسہِ گۄڈنیٚتھٕے أنٛمٕژ کِہیٖنۍ تہٕ گۄڈنِکے پیٚٹھ ٲسۍ نہٕ أسۍ تٔمِس رَچھان کِہیٖنۍ تہٕ سُہ ٲسۍ یِتھَے کَنَن آسان پھیران اَسہِ چھُ سایڈَس پیٚترٕ سُنٛد گَرٕ سُہ ٲسۍ تور تہٕ بیٚیہِ سون یِوان تہٕ اَسہِ ییٚلہِ تمَن زیادٕ زیادٕ مُحبت لَگوو کَرُن تہٕ أسۍ ٲسۍ تِمَن دۄہَے دۄہَے دۄد دِوان بِسکِٹ ترٛاوان یا پانَس یِتہِ کھیٚمہَو تِمَن تہِ ٲسۍ تھاوان تٔمِس بیارِ خٲطرٕ تہِ ٲسۍ تھاوان تہٕ تٔمِس سُہ اوس پَتہٕ صِرف سانے آسان یا سٲنِس پیٚترٕ سُنٛد گژھان تہٕ اَسہِ چھُ تٔمِس خٲطر اَکھ اَصٕل گَرٕ تہِ بَنومُت وٕ سُہ چھُ تٔتی آسان تہٕ سُہ چھِ اَسہِ سۭتۍ اَصٕل پٲٹھۍ پہچانا تہٕ سُہ چھُنہٕ اَسہِ کِہیٖنۍ کَران تہٕ اَسہِ تہِ چھُ ؤ تٔمِس سۭتۍ واریاہ لاے گٔمٕژ تہٕ سُہ چھُ واریاہ اَصٕل بیٲر تہٕ خوٗبصوٗرت تہٕ سُہ سُہ چھُ اَسہِ أسۍ چھُ تٔمِس سۭتۍ منٛزَے منٛزَے گِنٛدان تہِ تہٕ سُہ چھُ ہَتو غمو منٛز کَڑان أکِس اِنسانَس تہٕ سُہ چھُ اَسے نِش بیٚہوان گِنٛدان درٛوٚکان اَسے سۭتۍ تہٕ اَسہِ چھُ سُہ واریاہ زیادٕ پَسنٛد تہٕ أسۍ چھُ تٔمِس واریاہ زیادٕ کِیَر کَران تہٕ بیٲرِس وغٲر چھُنہٕ مےٚ کاہِنۍ تہِ یُتھ پیٚٹ یُس مےٚ پَسنٛد چھُ مگر کینٛہہ جاناوار اگر مےٚ آسَن مثلاً کوتُر چھُ مےٚ پَسنٛد تہٕ مگر یِم چھِنہٕ سٲنِس گَرَس منٛز کِہیٖنۍ صرف چھِ سٲنِس گَرَس منٛز برورٕے ییٚتِس